اسلامُ علیکم وعلیکم سلام آ ٹھیٖک تُہۍ چھو ٹھیٖک آ ٹھیٖک آ کو گوٚو واریاہ لاس واریاہ زیادٕ لاس کووِڑس منز میون کَشمیری سیلِبَس چھُ سورُے روٗدمُت اِتھٕے پٲٹھی یِم غریٖب بَچہِ ٲسۍ تِم ٲسۍ نہٕ ہیٚکان زوٗم کٕلاس دِتھ کَہینۍ تہٕ کَشمیری تِمن چھُنہٕ بچارین کَشمیری تہِ وۄتھان کِہینۍ کووِڑ کہِ وَجہ سۭتۍ ٲں مےٚ چھُ سورُے سیلِبس روٗدمُت اِتھٕے پٲٹھی نہ چھُ تِمن بِچارٮ۪ن پَرُن تگان کٲشُر نہ کیٚنٛہہ ییٚلہِ نہٕ بِچاریو کووِڑ سۭتۍ پوٚرکھٕے اہن حظ نَتہٕ کیاہ پوٚز ہاے چھُ نَتہٕ کیاہ واریاہ خراب حظ گوٚو ماحول بیٚیہِ کووِڑ سۭتۍ ہیٚوکُکھ نہٕ پٔرتھ تہِ تِمو اصل پٲٹھۍ کِہیٚنۍ اہن حظ واریاہ گوٚو لاس بیٚیہِ گٔے تِم بِچٲرۍ پَتہٕ سٲری ایکزامس فیل کٲشرِس آ تِم حظ چھِ سٲری فیل اکھ تہِ گوٚو نہٕ پاس ییٚلہِ نہٕ بِچاریو پوٚرمُتُے اوسُکھ نہٕ اوسُکھ تگان پَرُن نہ اوسُکھ وۄتھان کٲشُر

اَدٕ کیاہ اَدٕ کیاہ ٹھیٖک چھُ تیٚلہِ اَدٕ کیاہ